اَلسَلامُ علیکُم مےٚ چھُ ناو رُخسانا بہٕ چھَس روزان بانڈی پوٗراکِس أکِس علاقِس منٛز یَتھ ناو چھُ اَرن تُہُنٛد سَوال چھُ کہِ تٕم چیٖزَن ہُنٛد ناو ؤنِو یِمَن اٮ۪لیکٹِرٛکسِٹی ہٕنٛز ضٔروٗرتھ چھِ پٮ۪وان سٲنِس گامس منٛز یا بیٚیہِ چھُ تۄہہِ أتھۍ سۭتۍ پرُژمُت بیٛاکھ سَوال کہِ فارمِنٛگ منٛز کَم کَم چیٖز چھُ یِم ڈِپٮ۪نٛڈٮ۪نٛٹ چھِ اٮ۪لیکٹِرٛکسِٹی پٮ۪ٹھ زِندگی ہٕنٛدۍ دُنیاہَس منٛز زِندٕ روزنہٕ خٲطرٕ چھِ زندگی ہِنٛدۍ زٕ اَہم چیٖز زٕ عناصر یِمن پٮ۪ٹھ سٲنۍ زندگی پوٗرٕ پٲٹھۍ ڈِپٮ۪نڈٮ۪نٛٹ چھِ سُہ چھُ آب تہٕ بیٚیہِ چھِ پاور آب تہٕ پاور یِم چھِ دۄنوَے اَکھ أکِس پٮ۪ٹھ ڈِپٮ۪نڈٮ۪نٛٹ یَتھ أسۍ اُردو پٲٹھۍ چھِ وَنان لازِم وَ مَل ملزوٗم سُے چھُ اٮ۪لیکٹِرٛکسِٹی تہٕ واٹَر پاورٕ وَرٲے چھُنہٕ آبُک وجوٗد تہٕ آبہٕ وَرٲے چھِنہٕ پاورُک وجوٗد آزکِس زَمانس منٛز یَتھ ٹٮ۪کنالجِکَل وٲلڈَس منٛز چھُ پرٛٮ۪تھ کُنہِ چیٖزٕ خٲطرٕ زِنٛدٕ روزنہٕ خٲطرٕ یہاں تَک کہِ سانٛس لینے کے لیے تہِ چھُ پاورٕچ تہٕ آبٕچ ضُروٗرتھ اگر أسۍ ہاسپِٹلَن ہٕنٛز کَتھ کَرو تَتہِ چھِ بَجہِ بَجہِ مِشیٖن تِمن خٲطرتہِ چھُ اٮ۪لیکٹِرٛکسِٹی ضٔروٗرتھ یِمن پٮ۪ٹھ تِم سٲنۍ ٹٮ۪سٹٕز چھِ کَران سانہِ بٮ۪مارِ یِمو سۭتۍ ڈِٹٮ۪کٹ چھِ گَژھان ڈایگنوز چھِ پتہٕ ڈاکٹر کَران تِمن پرٛٮ۪تھ کُنہِ چیٖزٕ خٲطرٕ چھِ اٮ۪لیٹِرٛکسٹی ہٕنٛز سٮ۪ٹھاہ ضٔروٗرتھ یہِ اٮ۪لیکٹرٛکسِٹی چھِ بَنان آبہٕ سۭتی یہِ چھِ أسۍ آمٕتۍ بَچپَن پٮ۪ٹھ ساینَسَس منٛز پَران کہِ اٮ۪لیکٹٕرٛکسِٹی چھِ آبہٕ سۭتی بَنان اَمیُک مطلب گوٚو یِمن دۄن چیٖزن ہُنٛد چھُ پانہٕ وٲنۍ سٮ۪ٹھاہ اَہم رول سانہِ زندگی منٛز آز کَل چھُ پرٛٮ۪تھ کانٛہہ چیٖز یِموٕے دۄیو چیٖزو سۭتۍ چَلان اگر نہٕ یِم زٕ چیٖز آسَن سٲنۍ زندگی گَژھِ سٮ۪ٹھاہ دُشوار سُہ چاہے گامہٕ زندگی ٲسۍتن یا شٔہری زندگی ٲسۍتن ییٚمۍ سٕماٹ فونہٕ پٮ۪ٹھ بہٕ وٕکٮ۪نَس کَتھ چھَس کَران اَمۍ خٲطرٕ تہِ چھِ اٮ۪لیکٹٕرٛکسِٹی ضٔروٗرتھ یہِ چارٕج کَرنہٕ اَسہِ چھِ پَلو چھَلٕنۍ اَمۍ خٲطر چھِ واشنٛگ مِشیٖن ضٔروٗرتھ اَسہِ چھِ بتہٕ سیُن رَنُن اَمۍ خٲطر چھُ ہیٖٹَر ضٔروٗرتھ اَسہِ چھُ سبق پَرُن اَسہِ چھِ آفِس ؤرٕق کَرُن اَمہِ خٲطر چھِ پاورٕچ ضٔروٗرتھ گَرم چھُ تہٕ اَسہِ چھِ فینٕچ ضٔروٗرتھ سردی چھِ تہٕ اَسہِ چھِ بُلورٕچ ضٔروٗرتھ اے سی وغیرہ سٲری چیٖز چھِ پاورَسٕے پٮ۪ٹھ چَلان اَسہِ چھِ رُٹیٖن لایفہِ منٛز گرٛٮ۪ٹہٕ پٮ۪ٹھ اَنُن توٚمُل پِہِتھ یا توٚمُل مُنِتھ دانہِ مُنِتھ اَمہِ خٲطرٕ چھُ مِشیٖن پٮ۪ٹھ پاورٕچ ضٔروٗرتھ اَسہِ چھِ کانٛہہ تہِ چیٖز اَنُن بازرٕ اَسہِ چھُ آز گرمہٕ کِس سیٖزنَس منٛز آیِس کرٛیٖم کھٮ۪وان جوٗس چٮ۪وان کول ڈِرٛنکِس وغیرہ یِمَن سارنٕے چیٖزن ہٕنٛدۍ خٲطرٕ چھِ پاورُک سٮ۪ٹھاہ اَہم رول

زٔمیٖنس منٛز اگر أسۍ وٕچھو کھیتی باڑی منٛز تَتھ منٛز چھِ آبُک سٮ۪ٹھاہ اَہم رول اَسہِ چھِ اِرگیشنہٕ خٲطرٕ ضٔروٗرتھ آب اَسہِ چھِ موٹر چَلاونہٕ خٲطرٕ ضٔروٗرتھ اٮ۪لیکٹٕرٛکسِٹی تہٕ آب اَسہِ چھِ مِشیٖن چھِ آز نَیہِ نَیہِ ٹٮ۪کنالجی چھِ آمژٕ مِشیٖن چھِ آز أسۍ کَران پنٛنٮ۪ن مختلف مِشیٖن کَران پنٛنٮ۪ن کھیتَن منٛز اِستعمال تِم خٲطرٕ چھُ ضٔروٗرتھ اَسہِ اٮ۪لیکٹِرٛکسِٹی بیٚیہِ آب بہرحال بہٕ ونہٕ یِہوٚے کہِ اٮ۪لیکٹٕرٛکسِٹی چھِ زندگی ہُنٛد اَکھ اہم جُز زِنٛدٕ روزنہٕ خٲطرٕ چھِ یہِ اٮ۪لیکٹٕرٛکسِٹی واریاہ اہم اَسہِ چھِ قَدم قَدم پے ییٚمہِ اٮ۪لکٹٕرٛکسِٹی ہٕنٛز سٮ۪ٹھاہ ضٔروٗرتھ اگر نہٕ اٮ۪لیکٹٕرٛکسِٹی آسہِ کِہیٖنۍ تہِ نہٕ زِندگی گَژھِ بَڑٕ دُشوار برٛۄنٛہہ کالہِ اوس آسان صرف برٛۄنٛہہ کالہِ ٲسۍ دان پٮ۪وان زالٕنۍ زندگی ٲس واریاہ ٹایِم کنزیوٗمِنٛگ ٲس لایِف اِنسان اوس نہٕ ہٮ۪کان کٕہٕنۍ تہِ بیٚیہِ کٲم کٔرِتھ تیٖتِس ٹایمَس ییٖتِس ٹایمَس نہٕ سُہ بِچور دانَس پٮ۪ٹھ مکلایہِ رٔنِتھ یِتَھے پٲٹھۍ پرنہٕ لیکھنہٕ خٲطرٕ اوس پٮ۪وان شمہُک استعمال کَرُن گیسُک استعمال کَرُن بہرحال یہِ اٮ۪لیکٹٕرٛکسِٹی آے اَمہِ کَرِ سانہِ یِم تَمام کامہِ واریاہ آسان یَنہٕ اٮ۪لیکٹٕرٛکسِٹی پٲدٕ گٔے تَن پٮ۪ٹھ چھِ پرٛٮ۪تھ کانٛہہ چیٖز باسان اِنسانَس زندگی منٛز آسان گوٚو پھُرست تہِ درٛاے اِنسان چھِ اَتھ اٮ۪لیکٹٕرٛکسِٹی ہِنٛدِس مدتَس سۭتۍ واریاہ مِشیٖنَن ہُنٛد اِستعمال کَران یِمو سۭتۍ تِم کامہِ یِمَن کامٮ۪ن اَسہِ زٕ دۄہ ٲسۍ لَگان تِمن چھُ کیٚنٛہہ گنٹہٕ لَگان اَمہِ اٮ۪لیکٹٕرٛکسِٹی سۭتۍ تہٕ اِنسانَس چھُ فرست تہٕ میلان رٮ۪سٹ تہِ چھُس میلان دوستَن اہبابَن رِشتہٕ دارن ہُنٛد گَژھنہٕ خٲطرٕ تہِ چھُس فرست میلان بٮ۪مارَس تیٖمار دٲری کَرنہٕ خٲطر چھُس فرست میلان غرض یہِ اٮ۪لکٹٕرٛکسِٹی چھُ ہر مرحَلَس منٛزَن ہر سِٹیجَس پٮ۪ٹھ اَسہِ بَڑٕ مَدت گٲر سابت گٔمٕژ